سَبزی ہٕنٛز اَگر أسۍ کَتھ کرو پَتۍمٮ۪و کیٚنٛہہ ؤرۍیو پٮ۪ٹھ چھُ مطلب سَبزی ہٕنٛز ریٹ واریاہ زیادٕ ہُریمٕژ واریاہ زیادٕ دروٚجۍ چھِ سبزی گٔمٕژ پَتمٮ۪و کٚیٚنٛہہ ؤرۍیو پٮ۪ٹھ کھوتہٕ زیادٕ چھ اَتھ واریاہ زیادٕ چھُ ہُریمٕژ آز ریٹ تَمیُک اَگر أسۍ مطلب اکھ أہم وجہہ وٕچھو تَمیُک سُہ چھُ یہِ زِ پَنٕنٮ۪ن گرن منٛز لاجہِ اسہِ مطلب واریاہ کم چھِ أسۍ پَنٕٮنٮ۪ن گرن منٛز وۄنۍکیٚن کانٛہہ تہِ چیٖز بَناوان أسۍ ٲسۍ پریٚھ کانٛہہ چیٖز پَنٕنِس گرس منٛز بَناوان أسۍ ٲسۍ واریاہ زیادٕ پَنُن پانس ییٖژا أسۍ اِستعمال ٲس گژھان سَبزی تَمہِ کھۄتہٕ زیادٕ ٲسۍ بَناوان پَتہٕ ٲسۍ کٕنان دُکانن پٮ۪ٹھ ٲسۍ آس پاس بازرٕ ٲسۍ نِوان پَتہٕ یِم باقٕے لٔکھ صروٗرت منٛد ٲسۍ آسان تِم تہِ ٲسۍ مٔلۍ ہیٚوان تِمن اوس سستہٕ ریٹس پٮ۪ٹھ پَتہٕ مِلان یہِ کانٛہہ تہِ سَبزی اَگر تِمن اَنٕنۍ آسہِ ہا تِمن ٲس سستہٕ ریٹس پٮ۪ٹھ مِلان تہٕ ؤنٛۍکیٚن چھِ نہٕ مطلب کہٕنۍ مطلب پریٚتھ کٲنٛسہِ اِنسانن چھُ وَنۍ ترومژٕ پَنٕنِس گرس منٛز یِم وارِ پارِ بَناونہِ ؤنٛۍکیٚن تِم کَریٚکھ واریاہ کَم تَمہِ کہِ وجہہ سۭتۍ چھُ پریٚتھ کٲنٛسہِ ؤنٛۍکیٚن پیٚوان مٔلی اَنُن یِم اَسہِ چھ پیٚوان باقیو سِٹیٹو پٮ۪ٹھ وۄنٛۍکیٚن سَبزی تہِ چھِ پیٚوان اَسہِ باقٕے جایو پٮ۪ٹھ اَنٕنۍ ییٚتہِ مطلب پانَس چھٕیی نہٕ ییٚتہِ آس پاس مطلب نیرنٕے کُنہِ جایہِ ییٚمہِ کہِ وَجہ سۭتۍ پَتہٕ اَسہِ سَستہٕ مِلہِ ہا سَبزی اَسہِ چھِ پیٚوان سٲرے باقٕے سِٹیٹو پٮ۪ٹھ اَنٕنۍ تَمہِ کہِ وجہہ سۭتۍ یۄس پَتہٕ سۄ کِراے وِراے سورُے سہُ چھ ُپَتہٕ واتان لاسٹس گرٕ وٲلِس پٮ۪ٹھٕ ییٚمِس مٔلۍ چھِ پَتہٕ سَبزی اَنٕنۍ تہٕ سُہ چھُ پَتہٕ لاسٹس تٔمۍ سٕے پٮ۪ٹھ واتان تَمہِ کٮ۪و وجہہ سۭتۍ چھٕ دروٚجۍ مِلان سَبزی تہٕ پٔتۍمٮ۪و کیٚنٛہہ ؤرۍیو پٮ۪ٹھ چھِ مطلب واریاہ زیادٕ ریٹ چھِ یِم ہُریٚمٕژ اَگر أسۍ کتھ کَرو یِم مطلب نِمو أسۍ عام چیٖز یُس ٲلوٕ چھ آسان یُس ہَر کانٛہہ مطلَب ہِنٛدُستانس منٛز چھ ؤنٛۍکیٚن ہر کانٛہہ اِنسان تقریٖبن کران پریٚتھ کُنہِ گرس منٛز چھُ گژھان ٲلو اِستعمال تَمِچ کَتھ اَگر أسۍ کَرو آ سۄ أس نہٕ اَسہِ پَنٛداہ رۄپیہِ پٮ۪ٹھ وُہ رۄپیہِ علاوٕ ٲس نہٕ سۄ تقریٖبن ؤری کِس ؤرۍیس کھژنٕے زانٛہہ آز اَگر أسۍ وٕچھو آز چھٕ اَتہِ ژَتجی رۄپییہِ پَنٛژاہ رۄپیہِ تَمہِ علاوٕ تہِ ٲلوٕ مِلان ہَر کٲنٛسہِ گرٕ وٲلِس ٲس گرِ ٲلوٕ اویلیبل آسان گرِ کہِ وارِ منٛز نیران مَگر ونٛکیٚن چھُ پریٚتھ کٲنٛسہِ پیٚوان مٔلی انٕنۍ کانٛہہ چھُ نہٕ پَنٕنٮ۪ن گرن منٛز بَناونٕے ییٚمہِ کہِ وجہہ سۭتۍ اَسہِ باقیو جایو پٮ۪ٹھ چھِ پیٚوان تِم اَنٕنہِ اَمپوٹ کَرٕنۍ یِم چیٖز تہٕ یِم چھِ اَسہِ واریاہ زیادٕ دروٚگۍ مِلان تہٕ آن لین شاپِنٛگ ہٕنٛز اَگر أسۍ کَتھ کَرو ؤنٛکیٚن چھ زیادٕ ہَر کانٛہہ اِنسان کران آن لین شاپِنٛگے پریٚفر یہِ تِکیازِ آن لاین شاپِنٛگ سۭتۍ چھےٚ اَسہِ زیادٕ گژھان ٹایم چھُ اَسہِ باسان پانَس مطلب اسہِ بچیو اَمہِ سۭتۍ اَگر بہٕ دُکان اَگر مےٚ کانٛہہ چیٖز چھُ اَنُن فار ایٚگزامپُل بوٗٹھ چھُ مےٚ مِثال اَنُن وۄنۍ یوتام بہٕ دُکانَس پٮ۪ٹھ گژھہہ بہٕ ژھانٛڈٕ دُکانَس پٮ۪ٹھ کَتھ دُکانَس پٮ۪ٹھ مِلہ مےٚ کَتھ دُکانَس پٮ۪ٹھ کیٚم مطلب مِلہِ مےٚ کیُتھ مِلیم کیٚاہ مِلیم أسۍ چھِ کران کوٗشش أسۍ چھِ دَپان ؤنٛۍکیٚن چھَس بہٕ ییٚتہِ گری بِہتٕے بہٕ وٕچھ ییٚتی فونَس پٮ۪ٹھ مےٚ ملہِ مطلب اَصٕل کالٹی بیٚسٹ کالٹی ہیٚکہٕ بہٕ اَصٕل پٲٹھۍ ییٚتۍ تھی چوٗز کٔرِتھ مےٚ کَتہِ چھُ وۄنۍ دُکانَس پٮ۪ٹھ گژھُن تہٕ ٹایم بَچہِ مےٚ تَمہِ سۭتۍ بیٚیہِ چھ تَتہِ مطلب پروڈکٹس آسان پرٛیٚتھ کُنہِ ؤنٛکیٚن لیٖکھِتھ ڈسکاونٹ چھُ دہ پرسنٛٹ وُہ پرسنٛٹ أسۍ چھِ کران پریٚفر أسۍ چھِ دَپان بہتر چھُ اَگر سہُ تتسی ریٹس بازرس تہِ چھُ آسہِ اویلیبل ہوتِنیٚتھ چھُ آسان مگت ڈسکاونٛٹ اَگر دٔہ پرسنٛٹ لیٖکھِتھ آسہِ أسۍ چھِ کران پریٚفر أتۍتھی اَنُن أسۍ چھِ دَپان نَہ یَتھ چھُ ڈِسکاونٛٹ تہِ چھُس دہ پَنٛداہ پرسنٹ أسۍ اَنو ییٚتۍ تھے ییٚمہِ سۭتۍ أسۍ اَگے وۄنۍ وٕچھو آن لاین شاپِنٛگ ہٕنٛدۍ اَگر أسۍ وٕچھو مطلب گُڈ تھنٛگ کیٚاہ چھُ اَمیُک یِہوے ٹایم چھُ بَچن اَگر وٕچھو یَتھ أسۍ گنٛٹہٕ کانٛہہ چیٖز اَنٕنس اوس لگان بازر گژھنس سُہ چھِ أسۍ اتۍتھی دۄن مِنٛٹن منٛز کران آڈر تہٕ سہُ چھُ أڈِس گنٛٹس منٛز واتان اَسہِ تہٕ بیڈ تھنٛگ اَگر أسۍ اَمیُک وَنو سُہ چھُ یہِ زِ مطلب اَمہِ سۭتۍ چھِ أسۍ ہیکان ان نیسسری نیٖڈس مطلب کرییٹ گژھِتھ یمِس کُنہِ ساتہٕ چھِ أسۍ وٕچھان آن لاین فون کھوٗل اسہِ أسۍ چھِ وٕچھان کانٛہہ چیٖز چھُ سستہٕ اویٚلیبٔل اَگر نے اَسہِ کُنہِ ساتہ ضروٗرَت تہِ چھےٚ اَمہِ چیٖزِچ کہیٖنۍ آسان مَگر أسۍ چھِ دَپان اَدٕ یہِ چھُ سَستہٕ ؤنٛۍکیٚن اَتیٚن مطلب مَلان اَسہِ أسۍ اَنو أسۍ کَرو آڈر اَگر نے أسہِ مطلب ضروٗرَت تہِ آسہِ ٹوٹل کہیٖنۍ ضروٗرَت آسہِ تَمہِ چیٖزٕچ مَگر اَسہِ چھُ باسان سستہٕ چھُ یہِ تہٕ أسۍ چھِ پریٚفر کران سُہ آڈر کرنُک تہٕ ان نیسیسری نیٖڈس ہٮ۪کو أسۍ ؤنِتھ چھِ کرییٹ گژھان اَمہِ سۭتۍ